سانٮ۪ن گرَن منٛز چھُ پَتہٕ وَتہٕ پٮ۪ٹھٕے یِوان کیٚنہہ چیٖز کرنہٕ ییٚلہِ زَن أسۍ آز تہِ چھِ کران یِتھ کٔنۍ زَن ییٚمہِ ساتہٕ عیٖد ویٖد چھِ آسان أسۍ چھِ پوٚپھن ماسَن بینٮ۪ن سال کران پَتہٕ چھِ أسۍ بوٚڑ بارٕ سال کران سال رَنُن تِہِندٮ۪ن شُرٮ۪ن بٲژَن تِمن چھِ سال کران ہَر کُنہِ عیٖد پٮ۪ٹھ بیٚیہِ چھِ أسۍ یِمن لۄکٹٮ۪ن لۄکٹٮ۪ن شُرٮ۪ن گرٕ یِم أسۍ خاندَنَس منٛز چھِ چاہے پوٚپھن ہِندۍ شُرۍ چھِ کورٮ۪ن ہِندۍ شُرۍ چھِ تِمَن چھِ أسۍ سارنٕے نٔے نٔے پَلو اَنان خاندرَن خُندرَن پٮ۪ٹھ چھِ أسۍ یِمن رِشتہٕ دار زَنٮ۪ن گۄڈٕنیتھٕے دعوت کران تِمن چھُ آسان یُُن پانٛژھ شےٚ دۄہ سَتھ دۄہ برونٹھٕے تِمَن چھُ یِوان توٚمُل ژھٹنَس پٮ۪ٹھ تہِ دعوت کرنہٕ تِمَن چھُ یِوان ییٚمہِ ساتہٕ أسۍ وردن اَنو تَمہِ ساتہٕ تہِ چھُ پٮ۪وان اَسہِ تِمَن دعوت کَرُن کہِ تُہۍ یِیو کھٮ۪یو اَسہِ چھُ وردن اَنُن تُہۍ یِیو وَردن وٕچھو سُہ تہِ چھُ اکھ رِواج اَسہِ وردن ہاوُن تَمہِ ساتہٕ تہِ چھُ یِوان پریژنہٕ کہِ تُہۍ ٲسِو سۭتۍ وردَنَس ییٚمہِ ساتہٕ توٚمُل چھُ آسان ژھٹُن تَمہِ ساتہٕ تہِ چھُ تِمَن یِوان دعوت کرنہٕ کہِ توٚمُل چھُ ژھٹُن تُہۍ یِیو پَتہٕ چھُ تِمن پانژھ شےٚ دۄہ برونٹھ یِوان دعوت کرنہٕ خاندرَن پٮ۪ٹھ تاکہِ أسۍ کرو خاندرَن واندرَن ہنز تَیٲری پَتہٕ چھِ تِم پانٕے کران تہٕ خاندر کٔرِتھ تہِ چھِ پَتہٕ چھُ اَسہِ اکھ رٮ۪واج کہِ ستَن دۄہَن چھِ تِم پوٚپھٕ ماسہٕ کورِ تِم چھِ بیٚہوان کَم سے کَم سَتَن دۄہَن پَتہٕ تاکہِ یٖتِس کالَس یہِ مَہرٮ۪ن مَہرازٕ پھِرٕ وِرِ چھُ گژھان تِم چھِ تیٖتِس کالَس بیہٚوان گرَس منٛزٕے تہٕ بیٚیہِ چھِ خاندرَن پٮ۪ٹھ تہِ أسۍ کران اکھ چیٖز کہِ یِم زَن زَنہِ چھِ آسان پوٚپھٕ چھِ آسان نۄشہِ چھِ آسان کورِ چھِ آسان تِہِندِ خٲطرٕ چھِ أسۍ اَنناوان نٔے پَلو یُس وَردَن گرِکٮ۪ن خٲطرٕ مَہرٮ۪ن مَہرازَس خٲطرٕ چھُ اَنان تِمن خٲطرٕ تہِ چھِ أسۍ اَنان سُہ پَلو بیٚیہِ ییٚمہِ ساتہٕ عیٖد ویٖد چھےٚ آسان تَمہِ ساتہٕ ییٚمہِ ساتہٕ پریژنہِ چھُ آسان گژھُن سُہ چھِ أسۍ گژھان عیٖد برونٹھٕے اۭں پانٛژھ دہ دۄہ تِہُند گرٕ تِمَن ڈٲلۍ ہٮ۪تھ ڈالہِ ہٮ۪تھ ژوٚٹ ژوٚٹ عیٖز خٲطرٕ ژۄچہِ ہِنۍ ہٮ۪تھ شُرٮ۪ن خٲطرٕ پَلو ہٮ۪تھ تِمَن چھُ تٔتھۍ پٮ۪ٹھٕے یِوان پرٮ۪ژنہٕ کہِ وۄنۍ یی زیو تُہۍ عیٖد کٔرِتھ سون سالَس یِم چھِ کیٚنہہ زَن کیٚنہہ ٹریڈِشَن کیٚنہہ رواج یِم زَن أسۍ پَتہٕ وَتہٕ پٮ۪ٹھٕے أسۍ کران چھِ ٲسۍ مٕتۍ آمٕتۍ تہٕ آز تہِ چھِ کران ہَتاکہِ سانٮ۪ن گرَن منٛز کانہہ مَرِ تہِ تَمہِ ساتہٕ تہِ چھِ یِم زَن یِم گرٕ چھِ یِم زَن یہِ خاندان چھِ یِم زَن یہِ پوٚپھہٕ ماسہٕ کورِ چھِ یِم چھِ تَمہِ دۄہ کَم سے کَم پَندہَن دۄہَن بیٚہوان گرَس منٛزٕے تہٕ سوگ مَناوان گرَس منٛزٕے پندہَن دۄہَن کَم سے کَم تہٕ یۄس کوٗر آسٮ۪کھ سۄ چھےٚ بیٚہوان ژتجہن دۄہَن یہِ تہِ چھُ اکھ ٹرٮ۪ڈِشَن کہِ سُہ چھُنہٕ ژَتجہَن دۄہَن نیران پَتہٕ تَتہِ کِہیٖنۍ تہِ